صبوٗر ملِک اَنشوٗ ملِک دھہان ملِک بیٚیہِ گوٚو مٔہِدٕ کاک بیٚیہِ گوٚو کٔرِم ٹوٹھ یِم چھِ ہمساے زٕ پانٛژھ مےٚ واریاہ چھِ ہمساے مگر پانٛژَن ہُنٛدُے چھِ پانٛژَن ہُنٛد ووٚن مےٚ